صُبحَس چھُس بہٕ نَو بَجے ساڑٕ سَتھ ٲٹھ ٹُو نَو بَجے نیران باغَس کُن زٕ گنٛٹہٕ ترٛےٚ گنٛٹہٕ ژور گنٛٹہٕ تہِ چھُس بہٕ دِوَان یَتھ گَرمَس منٛز تَتہِ باغَس منٛز کُلِس گُڑٲیی کَرٕ یا کَنہِ پھوٚل آسہِ کُنہِ جایہِ یہِ چھُس وَٹان یا کُلِس چھُس نَظر دِوان اَتھ ما چھُ کیوٚم کیازِ سون کارٕبار چھُ یی ہاٹِکَلچَرٕے أتھۍ ژوٗنٛٹِس ستۭۍ یا ڈوٗنِس سۭتۍ یہِ اَتھ چھِ أسۍ تِتھےٚ پٲٹھۍ محنَت کَرَان یِتھ پٲٹھۍ پَنٛنِس اَۄٕلادَس تہِ چھِ محنَت أسۍ کَران رنٛگہٕ رنٛگہٕ رنٛگہٕ رنٛگہٕ ہر سَتحَس پؠٹھ چھُ اَتھ پؠوان أکِس اِنسانَس بیٚیہِ نہٕ اِنسانَسی یوٚت اَمی یوٚت خٲطرٕ نہٕ کینٛہہ لالچےٚ یوٚت خٲطرٕ کینٛہہ وۄنۍ وسؠن ژوٗنٛٹِس داہ پیٹہِ پتہٕ گژھِ مےٚ ہُہ پتہٕ یہِ نہَ نہَ اگر اکھ زٔمیٖندار وٕچھِ سِہ پننہِ صحتہٕ خٲطرٕ پننہِ ماحولہٕ خٲطرٕ کۭژاہ کۭژہو بیماریٚو نِش چھُ امہِ سۭتۍ یہِ اَمہِ کٲم کرنہٕ سۭتۍ یا باغَس منٛز اَژنہٕ سۭتۍ باغَس منٛز گژھنہٕ سٕتۍ کۭژاہ بؠماریٚو نِش چھُ یہِ انسان دوٗر ہؠکَان روٗزِتھ وٕچھ سہَ پرٛؠشَر یِتہِ روزِ نہٕ ییٚلہِ کٲم کَرَن وول اِنسان آسہِ شُگَر چھُ أکِس اِنسانَس گَژھان اَمہِ نِش تہِ روزِ دوٗر وَزَن کم گژھنہٕ نِش وَزَن تہِ ہیٚکہِ أکِس اِنسانَس کم گٔژھِتھ ییٚلہِ یہِ اَتھ محنتَس تہٕ مشکَتس سۭتۍ آوُر روٚزِ باغس سۭتۍ آوُر روزِ نَتہٕ بِہٚیہِ أکِسٕے جایہِ اُس تمہِ سۭتۍ گژھؠس نہٕ کِہیٖنۍ حٲصِل بؠمارے یوٚت وۄتھن أکِس اِنسانَس لِہٰذا اگر دۄہَس اِنسان وۄتھِ بیٚہہِ باغس کُن چکرا وکرا کٔرِ بیٚیہِ پنُن فٲہِدٕ تہِ چھُس صِحت تہِ روزیٚس ٹھیٖکھ ماحول تہِ روزیٚس ٹھیٖکھ وارٕہوَ چیٖزو نِش چھُس یہِ چیٖز بَچاوان لُکہٕ ہٕنٛدِ غٲبتہِ نِش تہِ چھُس بَچاوَان ییٚلہِ پَنٛنِس کاروبارَس سۭتۍ روٗد مَس وانہٕ پیٚنٛجہِ پؠٹھ ہیٚکہِ نہٕ بِہِتھ اَمہِ سۭتۍ چھُ اکھ ماحول اَکھ رُت ماحول اَکھ بَنان تاکہِ اکھ اِنسان چھُ وارٕہوَ چیٖزو نِش امہِ سۭتۍ پَتھ ہؠکان روٗزِتھ اَدٕ کیٚاہ